ہِسٹرٛی منٛز چھِ تِم کینٛہہ اِویٚنٹٕز گٔمٕتۍ تہٕ تِم کینٛہہ رَیوٹ وَلٕز گٔمٕتۍ یِمو سۭتۍ زَن ڈِسکرٛمنیشَن گَژھان ٲس یِمو منٛز چھُ اَکھ ستی پرٛیٚکٹِس یَتھ منٛز ہَسا اگر کٲنٛسِہ زَنانہِ خانٛدار مَران اوس تیٚمِس اوس پٮ۪وان تٔمسٕے سۭتۍ پان زالُن بیٛاکھ ٲس کاسٹ بیسٕڈ ڈِسکرٛمنیشَن یَتھ منٛز کینٛہہ پٔٹِکیوٗلَر کاسٹ ہِنٛدٮ۪ن لُکن ٲسۍ نہٕ پَبلِک پلیسَن پٮ۪ٹھ رُک پَکنہٕ دِوان کینٛہہ پارکَن منٛز ٲسِکھ نہٕ اَژنہٕ دِوان کینٛہہ ترٛیش ٲسِکھ نہٕ دِوان چیٚنہٕ کینٛہہ پوسٹٕز ٲسِکھ نہٕ فراہَم کَران کینٛہہ تہٕ یِمن سٕتۍ ٲس یِوان ڈِسکرٛمنیشَن کَرنہٕ بیٛاکھ ڈِسکرٛمنیشَن چھِ وُمیٚن ڈِسکرٛمنیشَن یَتھ منٛز نہٕ یِمَن سکوٗل دِوان ٲسۍ گژھنہٕ کینٛہہ پردٕ ٲسِکھ لاگناوان یا باقٕے باقٕے چیٖز ٲسِکھ کَرناوان یا فیمیل اِنفیٚنٹسایڈ ٲس گَژھان یَتھ منٛز أکِس کورِ کوٗر ٲس زَن برونٛٹھٕے مارنہٕ یِوان تہٕ بیٚیہِ چھِ وایاہ کینٛہہ یِم ایٚپِسوڈٕز یٕم زَن یِمن اَتھ